زندگی منٛز چھِ أکِس اِنسانَس تٲلیٖم حٲصِل کَرُن واریاہ ضروٗری ییٚلہِ اِنسان پَڑا لِکھا آسہِ تیٚلہِ ہیٚکہِ زِندگی منٛز برونٛہہ کُن پٔکِتھ تہٕ کینٛہہ حٲصِل کٔرِتھ پَرنہٕ سہٕ پَرُن چھِ علم چھِ اِنسان سٕنٛز أچھَن منٛز گاش عِلمہٕ بغیر چھِنہٕ اِسلام اِنسان سُنٛد کٕہٕنۍ تہِ وٮ۪لیوٗ کٕہٕنۍ تہِ فٲیِدٕ یُس پٔرِتھ لیکھِتھ اِنسان آسہِ سُے ہیٚکہِ برونٛہہ کُن کٲم کٔرِتھ پونٛسہٕ کَمٲیِتھ یُس ییٚمۍ نہٕ پوٚرمُت آسہِ کینٛہہ تَسُنٛد کٲم چھِ اَکُے آسان یا تہِ کَرِ سُہ موٚزوٗرۍ یا تہِ چھِ آسان بٮ۪کار بِہِتھ یِم پَڑا لِکھا چھِ آسان تِم چھِ بٔڑۍ بٔڑۍ بِزنِس مین بَنیٛٲے مٕتۍ آسان تِم چھِ بَجہِ بَجہِ نوکری کَران تہٕ پَرنہٕ سۭتی چھِ تٕم برونٛہہ کُن پَکان بیٚیہِ پنٛنِس عیالَس مَدد دِوان کھٮ۪نہٕ چٮ۪وٚن دِوان یُس اَن پَڑ اِنسان چھُ آسان سُہ چھِ واریاہ کینٛہہ کَران واریاہ کینٛہہ مطلب پَرنہٕ بَغٲر چھِ سۄ واریاہ زیادٕ پَتہٕ بٔڑِتھ پَشتاوان کہِ مےٚ کیازِ پوٚر نہٕ تہٕ پَتہٕ پنٛنٮ۪ن شُرٮ۪ن پرناوان کیٛازِ تٔمِس چھِ آسان پاے یہِ مےٚ پٮ۪ٹھ گُزریا تہِ گژھِ نہٕ میٛانٮ۪ن شُرٮ۪ن پٮ۪ٹھ گُزرِنۍ کِہیٖنۍ کیٛازِکہِ تِم چھِ پَتہٕ پانٕے فِکرِ تَرا بٔڑِتھ کہِ پَرُن کوتاہ اَہَم چیٖز چھِ